وعلیکُم سَلام اَسَلام علیکُم آ ٹھیٖک اَصٕل پٲٹھۍ آ آ ٹھیٖک آ آ آ آ چھِ کٕنان نہَ نہَ وُنکٮ۪ن چھِ نہَ وُنکٮ۪ن چھِنہٕ تۄہہِ کۭتیاہ چھِو ضروٗرت نہَ نہَ تیٛوٗت گَژھِ نہٕ کِہیٖنٛۍ تہِ نہٕ تِمن چھِ چھِ مُختَلِف ریٹ لچھ تہِ گَژھِ شیٖتھ ساس تہِ گَژھِ سَتَتھ ساس تہِ گَژھِ پَنٛژاہ تہِ گَژھِ

آ آ پَشمیٖنٕکۍ سِٹال تِم تہِ چھِ گَژھان یِتھٕے کٔنۍ مُختلِف ریٹ تِمن تہِ گَژھِ ژور ساس پانٛژھ ساس شےٚ ساس تہِ یِتھٕے کٔنۍ ہاں بیٛاکھ چھ نوٚٹ تِلہٕ ؤرکَس مَنٛز تہِ تِم تہِ چھِ گَژھان زٕتوٚوُہ شتھ تہِ زٕ ساس ڈاے ساس تہِ پانٛژھ ساس تہِ ترٛےٚ ساس تہِ آ سوٗٹ تہِ چھِ نہَ یَلو چھِنہٕ وُنکٮ۪نَس ایٚویلیبُل کیٚنٛہہ وُنکٮ۪نَس چھِ تہٕ مگر چھِ کم تۄہہِ کۭتیاہ چھِو ضروٗرت نہَ نہَ تیٛوٗت ہیٚکہِ نہٕ وُنکٮ۪نَس گٔژھِتھ یہِ کیٚنٛہہ تۄہہِ کَر چھُو ضروٗرت نہَ نہَ توٚتام ہیٚکٮ۪ن نہٕ گٔژھِتھ رٮ۪تھ ڈۅڈ رٮ۪تھ لَگہِ تۄہہِ چھُو واریاہ ضروٗرت تہٕ یوٗت ہیٚکہِ نہٕ وُنہِ گٔژھِتھ اَکے ساتہٕ کِہیٖنٛۍ سانہِ ذٔریعہِ ہیٚکہِ بٔنِتھ تہٕ تہٕ مگر تۄہہِ چھُو اَسہِ تے چھُ یہَے کار کَران تہٕ تۄہہِ چھُو فِلحال کٔرِو تھوڑا صبر تہٕ

ٹھیٖک چھُ أسۍ کَرو کوٗشِش کوٗشِش کرو أسۍ کیٚنٛہہ چھُنہٕ پَرواے تہٕ کَرو کیٚنٛہہ نَتہٕ کیٛنٛہہ چھُنہٕ کیٚنٛہہ نَتہٕ کیٚنٛہہ کَرو

چلو چلو ٹھیٖک چھُ اَدٕ سا بِہِو اَسَلام علیکُم